گۄڈٕنِچی کَتھ یَنہٕ پؠٹھ مےٚ گرِ یہِ پارک بنٲو تَنہٕ پؠٹھ چھَس نہٕ بہٕ زیادٕ اور نیران کینٛہہ تِکیازِ مےٚ چھُ آسان یِمَن ہُنٛد خیال ونہِ یَنہٕ پؠٹھ اسہِ گَرِ بہٕ ٲسٕس نہٕ زیادٕ نیران توٚتامتھ اور کینٛہہ تَمہِ پَتہٕ گوٚو ؤری کھنٛڈ مےٚ روٚک نہٕ اَتھ پزِ کُنہِ ساتہٕ چھِ آسان تیٖژ اؠمرجنسی کُن چھُ پؠوان گژھُن ماتامال چھِ گژھان کُن چھِ گژھان اَسہِ چھُ وۄنۍ امہِ خٲطرٕ اکھ مہنیوٗ تھوٚمُت تٔمِس چھُ مےٚ تھوٚمُت ہٲیِتھ مطلب کیاہ کَرٕ کتھ کُلِس کمہِ طٔریٖقہٕ چھُ آب ترٛاوَان کمہِ طٔریٖقہٕ چھُ یہِ مطلب کھاد واد ترٛاوٕنۍ تہٕ أمِس چھِ یِم تھٲومٕتۍ اَمہِ وِزِ یہِ امیُک ہُہ تھوٚمُت ہٲوِتھ کَتھ کُلِس کمہِ طریٖقہٕ چھُ واتُن بیٚیہِ اگر بہٕ وۄنۍ گژھٕ تہِ مطلب تَتھ باوٚوجوٗد بہٕ چھس تیٚلہِ تہِ تٔمِس سۭتۍ اِن ٹچ روزان فونَس سۭتۍ ہُتھ کورتھٕ یہِ یَتھ کوٚرتھٕ یہِ مطلب کمہِ طریٖقہٕ کیٛاہ کوٚرتھ سُہ تہِ چھُ واریاہ اَصٕل سُہ تہِ چھُ یِمن ہُنٛد خیال تھاوان بییٚہِ چھِ مےٚ موج چھِ تٔمِس تہِ چھِ یِم واریاہ یِم پوش ووش واریاہ پسنٛد سۄ تہِ چھِ اتھ پارکہِ واتان آب دِوان یہِ ہُہ مطلب آب واب دِوان واتان کران اصل پٲٹھۍ اس لیے منٛزٕ أسۍ چھِ وۄنۍ اَسہِ چھِ وۄنۍ مطلب یہِ بہٕ چھَس وۄنۍ اَتھ منٛز روزَان یہِ خۄش اَتھ بَچہٕ وَچہٕ تِم تہِ چھِ خۄش گژھان تِمَن تہِ چھِ وۄنۍ شوق بَڑیومُت تِم تہِ چھِ اَتھ واتَان کَرَان اَصٕل پٲٹھۍ کیازِ پتہٕ چھِ مان ژٕ شام چھُ واتان پتہٕ چھِ اتھ پارکہِ منٛز پوش پارکہِ منٛز بیٚہوان تِلہٕ چھُ خۄش گژھان یا صبُحس ؤتھِتھ چھُ ہُہ دِل چھُ واریاہ خۄش گژھان اَدٕ چھِ پَتہٕ نیران سٲری پنٕنہِ پنٕنہِ کیازِ اتھ منٛز چھُنہٕ آسان نؠمازٕ چھِ اتھ منٛز پران کُنہِ ساتہٕ مان ژٕ یِم بَچہٕ چھِ یہِ چھِ بیٚیہِ واریاہ اَصٕل جایہِ یِم بَچہٕ چھِ خۄش کَران یِمَن چھُنہٕ ضروٗرَتھ پیٚوان وٕنہِ مان ژٕ نؠبر ویبر چھُ چکرس گژھُن کینٛہہ یِم چھِ کیازِ اَسہِ چھِ گَرِ تھٲمٕتۍ ایویلیبٕل تِتھٕے پٲٹھۍ تٕمَے پوش یِمن چھُ واریاہ خۄش لَگَان